ییٚلہِ بہٕ یِم ریسپی چھَس بَناون بیٚیہِ چھَس بہٕ یِم یِتھ پٲٹھۍ وَنن یِتھ پٲٹھۍ زَن أسۍ مِثال کے طور پر یَکھنی نِمو گۄڈٕ چھِ أسۍ تِمن دَپن گۄڈٕ کٔرِو تُہۍ دۄد أنِو زامُت دۄد تَتھ دِیِو چھو پَتہٕ تھٲیِو تھٲیِو سُہ گیسَس پٮ۪ٹھ تہٕ یوٚتام تَتھ گرٛٮ۪کھ کھٮ۪تھ توٚتام چھِ تَتھ کَنٹِنیوٗ کھَلن دِنۍ تَتھ چھُنہٕ اَتھٕ رُکاوُن کینٛہہ تہٕ بَتہٕ چھِ تَتھ منٛز واریاہ مَسالہٕ یِوان ترٛاونہٕ ٲل دالچیٖن کھوٗپرٕ بیترِ تہٕ ہُتام چھِ اَسہِ بیٚیِس پریشرَس منٛز مازَس سٹی وِٹی دِنۍ تہٕ بیٚیہِ چھِ اَسہِ گَنٛڈٕ تہِ تٔتھۍ منٛز تھاوُن تہٕ ییٚلہِ پَتہٕ اَسہِ ہۄتہٕ یَکھنہِ گرٛٮ۪کھ کھٮ۪ژِ تہٕ پَتہٕ چھُ اَسہِ سُہ ماز رَلاوُن تہٕ پَتہٕ چھِ اَسہِ تَتھ بیٚیہِ پانٛژَن دہَن مِنٹَن گرٛٮ۪کہٕ دِنۍ تہٕ بَس گٔے سٲنۍ یَکھنہِ تیار